اَسلامُ علیکُم مےٚ حظ چھُ عاسمہ ناو بہٕ چھَس اَتہِ حظ سرینَگرٕ پٮ۪ٹھٕ اَسہِ چھِ ییٚتہ کَشمیٖر آرٹسَس سۭتۍ گۄڈٕ پٮ۪ٹھ روٗدمُت اتھ سۭتۍ کیٛازِ یہِ چھُ پَنٕنُے آرٹ پَننُے قصب اَسہِ اَتھ سۭتۍ چھِ اَسہِ سٮ۪ٹھاہ وابستگی گۄڈٕ پٮ۪ٹھ چوٗنٛکہِ اَسہِ چھُ مےٚ اوس بٔڈبَب جنتی سُتہِ اوس اَتھ سۭتۍ کشمیٖر یِمَن شالَن والَن سۭتۍ سٮ۪ٹھاہ کَران کٲم تہٕ تمی پَکنو اَسہِ پَتہٕ یہِ درٛاو اَسہِ مٲنۍ تو أکہِ حِساب جنریشَن ٹُو جَنریشَن پٔچ اَسہِ یہِ پَتہٕ حظ اوس مےٚ فادَر جَنتی تہٕ سُہ تہِ اوسُ اوس نہٕ اَتھ سۭتۍ تہِ کَران کیٚنہہ سُہ اوس یَپٲرۍ کِنۍ گورمٮ۪نٹ جاب تہِ کَران مگر اَتھ سۭتۍ اوس تٔمِس بَڑٕ لَگاو کیازِ چوٗنٛکہِ تٔمِس اوس یہِ مٔٲلۍ سُنٛدٕے یہِ قصب تھوڑا پوٚکمُت برونٛٹھ أسۍ ٲس شالَن سۭتۍ کَرٲنی تہٕ مےٚ چھِ مَدَر تہِ سۄ تہِ چھِ یِم شال وٲلۍ حظ کَران وٕ ٲسٕس بہٕ آسان أمِس أتی وٕچھان کَران پَران تہِ ٲسٕس بہٕ تہٕ مگر أمِس سُہ مےٚ حظ اوس سَکھ گژھان ییلہِ یہِ ٲس یہِ کَران یہِ ٲسۍ بَڑٕ یِم خوٗبصوٗرت شال بَناوان تہٕ مےٚ تہِ اوس روزان اَتھ کُن بَڑٕ دیان مگر ؤنکیٚس چھَس بہٕ اصٕل پٲٹھۍ ہٮ۪کان پَنٕنۍ شال یا مےٚ اوس اوترٕ بیٚنہِ خاندر تمۍ سٕنٛدۍ شال بَنٲے مےٚ پانٕے وۄۍ چھُم کٔٲلکٮ۪تھ بیٚیِس کزنہِ چھُم خاندَر تِم شال تہِ چھِ مےٚ رٔٹۍمٕتۍ ییٚتی تہٕ تِم تہِ بَناو بہٕ پانٕے وۄۍ چھُ مےٚ بنومُت یُہٕے حظ لَکُٹ اَکھ یہِ اَکھ یوٗنِٹ اَکھ چھُم بَنومت ییٚتہِ چھِ مےٚ ہمساے کورِ کیٚنٛہہ اَکھ زٕ ژور پانٛژھ بیٚیہِ چھِم پَنٛنہِ فریٚنٛڈٕس ونڈٕس اَسہِ چھُ بَنومُت اَکھ یوٗنِٹ اَکھ أسۍ حظ چھِ ییٚتہِ پَتہٕ وَنۍ تَتہِ آسان دۄہَس چھِ أسۍ کَران یہِ کَمرٕ زٕ ترٛےٚ چھِ اَسہِ رٔٹۍ مٕتۍ أسۍ چھِ تَتہِ یِم واریاہ کورِ آمژٕ زٕ ژور پانٛژھ کورِ أسۍ حظ چھِ یہِ نیٚبرِم کٲم تہِ رَٹان تہٕ کَران چھِ أسۍ یِمَن شالَن سۭتۍ تہِ چھِ کَران بیٚیہِ حظ یہِ پیپَر مٲشی سۄتہِ چھِ أسۍ کَران ییٚتہِ یِمے چھِ اَسہِ اَتھ پٮ۪ٹھ کھٲلۍ مٕتۍ یتھ ونۍ چھِ أسۍ یوٗتاہ اَسہِ زیادٕ زیادٕ چھِ اورٕ ڈِمانڈ کَسٹمَرَن ہِنٛز گژھان أسۍ چھِ کھالان وَنۍ اِنَسٹَاہَس پٮ۪ٹھ تہِ یِم کورِ اَسہِ پانہٕ اَتھٕ رٔٹۍ رٔٹۍ ہیٚچھنٲِیہِ تِم چھِ وۄنۍ پانَے گَژھان تِم چھِ کَران کٲم تہٕ تِم چھِ یِم پَنٕنۍ چیٖز کینٛہہ اَصٕل اَصٕل یِم خوٗبصوٗرت پروڈَکٹ چھِکھ آسان یِم چھِ کھلان اِنَسٹَاہَس پٮ۪ٹھ اور یِم چھِ اَصٕل پٲٹھۍ یِمَن بِکری کَران یِمَن چھِ اَصٕل پٲٹھۍ یِوان اَکھ پونٛسہٕ ۂن تہِ چھِ اَصٕل پٲٹھۍ کَماوان پانہٕ تہِ چھِ زینان اَصٕل باقیَن تہِ چھُ موقعہٕ دِوان برونٛہہ کُن پَکنُک اور باقٕے گَرَس منٛز چھِ آسان اَسہِ تِم تہِ چھِ ہیٚچھان یِمَن نِش اَصٕل پٲٹھۍ یِم تہِ چھِ ہیٚچھان اَصٕل پٲٹھۍ أسۍ تہِ کوٚر شُکُر خۄدایَس کُن اَسہِ تہِ چھُ تَگان ونۍ ٹھیٖک تہٕ پَران تہِ چھِ اَسہِ پَنٕنۍ شُرۍ چھِ گَرَس منٛز باقٕے چیٖز تِم پَران تہِ تِمَن مگر اُکُن تہِ ذہن آسان اُکُن تہِ دیان گَژھان اَصٕل پٲٹھۍ تہٕ جیسے کہِ أکیاہ بیٚیہِ چھِ بیٛاکھ ییٚتہِ حظ ٹیلرِنٛگ مےٚ اوس پِتٕر جَنتی سُہ اوس بوٚڑ بار حظ لیٖڈِنٛگ ٹیلَر ماسٹَر مگر تٔمِس حظ وَنہِ یِم تٔمِس پَننہِ بٔچی آسہٕ أسۍ آسہٕ پانہٕ اَپٲرۍ یَپٲرۍ اَسہِ حظ ٲس جویِنٹ فیملی اور أسۍ ٲسۍ اَتھ منٛز کیٛاہ کَران کٲم کہِ أسۍ ٲسۍ اِکَٹھے آسان سٲری بِہِتھ یِم بیٚنہِ پِتٕر بیٚنہِ أسۍ ٲسۍ آسان یکجا پَتہٕ ٲسۍ أسۍ أمِس پِترَس تھاوان نظر یہِ کِتھ کٔنۍ چھُ یہِ کَٹان سُوان تہٕ أتھۍ منٛز حظ گٔے میٲۍ بڑہش پِتٕر بیٚنہِ یہِ گٔے سٮ۪ٹھاہ ٹرٛین اَتھ منٛز تہٕ اَمہِ رٔٹۍ ٲسۍ پَتہٕ یہِ ٲسۍ پَتہٕ اَتھ رٔٹۍ رٔٹۍ ہیٚچھناوان تٔمِس تہِ کٔرِن اللہ تعالی آباد تہٕ اَسہِ تہِ کٔرِن اَسہِ چھُ سٮ۪ٹھاہ تٔمۍ سُنٛد رگاڑ تٔم چھِ أسۍ ہیچھنٲومٕتۍ یِم وۄنۍ چھُ أسۍ وٕنکیٚنَس زٕ بُٹیٖک چلان تہٕ أسۍ چھِ تَتھ منٛز حظ واریاہ کٲم تہِ رَٹان میٲنۍ بیٚنہِ سۄ تہِ چھِ واریاہ اَصٕل بُٹیٖک چَلاوان بوٚڑ بار بُٹیٖک تم چھِ تَتہِ گٲڑۍ گَرٕ تہِ رٔٹۍ مٕتۍ بیٚیہِ یِم لَکچہِ لَکچہِ کورِ یِمَن تہِ ہیٚچھناوان أسۍ چھِ اَصٕل پٲۍ پَنٕنۍ کٲم کَران یِتھَے کٔنۍ چھِ ییٚتہِ واریاہ ڈوٗنۍ ہَچہِ ہِنٛز کٲم سۄ تہِ چھِ یِتھَے کٔنۍ جَنریشَن ٹُو جَنریشَن پَکان ییٖژٕہن وَنو بہٕ تۄہہِ کہِ پیپَر مٲشی کٲم چھےٚ یِہَے قٲلیٖن کٲم وَنو قٲلیٖن کٲم تہِ چھےٚ یِتھَے پٲٹھۍ یٔکیٛاہ چھِ أسۍ اَپارِ ییٚتی نزدیٖکٕے آس پاس یِم چھِ اَسہِ یِم تِم چھِ قٲلیٖن کٲم کَران اَدٕ تِمَن چھِ سٲری شُرۍ نیٚچیو کورِ تِم تہِ أتھۍ سۭتی وۄنۍ لٔگۍ مٕتۍ اَصٕل پٲٹھۍ پٮ۪ٹھٕ ما حظ چھُ گورمِنٹ جاب تہِ پٔرِیٚتھ لیٚکھِتھ ییٚلہِ گَرَس منٛز بیوٗٹھ اِنسان تہٕ سُہ کیٛاہ کَرِ تمہِ سۭتۍ چھُ اِنسانَس ڈِپریشنٕے پَتہٕ وۄتھان اسلیے وَنۍ توتہِ چھُ شُکُر خۄدایَس کُن اَسہِ اوس اَکھ یِم چیٖز یِم قصب ٲسۍ أسہِ گَرَس منٛزٕے تہٕ یِم پٔکۍ اَسہِ یِتھَے کٔنۍ جَنریشَن ٹُو جَنریشَن برونٛٹھ تہٕ اَسہِ ہیٚوکھ اَصٕل پٲٹھۍ یہِ پَنٕنۍ کٲم پَکنٲوِتھ یہِ گورمنٹ جابٕکۍ چھِ تسلی وٕنکیٚس سُہ کَتہِ بَنہِ تہٕ تِم چھنہٕ کَتھٕے وۄنۍ چھِ أسۍ ییٖژاہۂن کَران کہِ اَسہِ چھُ یہِ یہِ پَنُن قَسٕب یہِ تہِ چھِ پَکان برونٛٹھ اور أنٛدۍ پٔکۍ چھِ وٕچھان باقٕے باقٕے قصب تہِ تِم تہِ تِمَن سۭتۍ تہِ چھِ أسۍ کَران واریاہ کینٛہہ تہٕ شُکُر خۄدایَس کُن